ہیٚلو اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ

تۄہہِ کَر حظ چھُو کٲم لاگٕنۍ وُنہِ حظ چھُس بہٕ مطلب زٕ نومبر پانٛژھ نومبر تانۍ حظ چھُس بہٕ فِلحال آوُر مےٚ چھِ أکِس جایہِ حظ کٲم چلان مےٚ چھِ روٚٹمُت مکان اَکھ حظ تہٕ تَتہِ لَگَن مےٚ وُنہِ دۄہ ٲٹھ دَہ پَنٛداہ ییٚلہِ بہٕ اِنشاءاللہ تَتہِ مۅکلاو تہٕ بہٕ حظ کَرہو تۄہہِ کال یورے اَچھ اَچھا ٹھی ٹھیٖک حظ چھُ بہٕ حظ کَرٕ یہِ کٲم تُہٕنٛز مطلب تہٕ یہِ چھِ حظ کَنٛفٲرٕم زٕ نومبرٕے لاگٕنۍ تۄہہِ چھُو حظ بِلڈِنٛگ چھُو حظ بناوٕنۍ کِنہٕ سکوٗل ووکوٗل چھُو حظ بناوُن کِنہٕ کِنہٕ مطلب کہ کَمبرٕ اَکھ زٕ حظ چھُو بناوٕنۍ اَدٕ ٹھیٖک ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُنہٕ وَلہٕ حظ بہٕ حظ کَڈٕ دۄہ جورا کَڈٕ بہٕ اَتھ منٛز البتہ یہِ ؤنِو حظ مےٚ یہِ یہِ گژھِ فایِنَل آسُن گۄڈٕنٮ۪تھٕے ریٹ کیٛاہ حظ دِیو تُہۍ اَدٕ حظ ٹھیٖک حظ چھُ تہٕ وَلہٕ حظ أسۍ حظ سَمٛکھو اِنشاءاللہ زٕ نومبر ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ